ٹیٚکنالجی سۭتۍ چھِ گَ آیہِ واریاہ زیادٕ چینٛج تمہِ سۭتۍ گوٚو واریاہ ہیٚلپ پرٛٮ۪تھ کُنہِ چیٖزَس مَنٛز ایٚڈوانسمیٚنٹ آیہِ نٔے نٔے ٹوٗلٕز آے ٹیٚکنِکِس چھِ یِوان نٔے نٔے فارمِنٛگ مَنٛز یا فِشِنٛگ مَنٛز یا ایٚنمل ہَسبَنٛڈری پرٛٮ۪تھ کُنہِ مَنٛز آیہِ ٹیٚکنالجی سۭتۍ واریاہ زیادٕ چینٛج فارمِنٛگ مَنٛز اَگَر أسۍ وٕچھو فارمِنٛگ مَنٛز ٲسۍ گۄڈنیٚتھ برٛونٛٹھ برٛونٛٹھ ٲسۍ کَران واریاہ پرٲنٛۍ تِم اِکوِپمیٚنٹٕس یوٗز کھَنُن اوس آسَان کھَنَان ٲسۍ لِونیٚو سۭتۍ ٲسۍ کھَنَان داجَو سۭتۍ ٲسۍ کھَنَان یا ٹوٚنٛگرٕ ووٚنٛگرٕ سۭتۍ ٲسۍ کھَنَان تہٕ وٕنکٮ۪ن اَگَر وٕچھو وٕنکٮ۪ن چھَنہٕ زیادٕ کھَنَان یِمو اتھٕ سۭتۍ وٕنکٮ۪ن چھِ مِشیٖن ٹِلَرٕز چھِ آسَان تِمو سۭتۍ چھِ کھَنَان گاسہٕ اوس آسان ژَٹُن درٛاتیٚو سۭتۍ ٲسۍ ژَٹان گاسہٕ تہٕ وٕنکٮ۪ن چھُ وٕچھُن وٕنکٮ۪ن چھِ مِشیٖن یِوَان کَٹَر چھِ یِوَان تِمو سۭتۍ چھِ ژَٹَان کَٹرَو سۭتی وٕنکٮ۪ن چھِ برٛونٛٹھ ٲس گَژھان کٲم دانہِ لوٚنٕنہٕ خٲطرٕ ٲسۍ پیٚوان کٲم کَرٕنۍ درٛٲتۍ لاگٕنۍ کیٚتھامَتھ چھۄمبنہٕ خٲطرٕ ٲسۍ تِم ڈرم ورم یوٗز کَران تہٕ وٕنکٮ۪ن چھ مِشیٖنیٚو سۭتی ژَٹَان تہِ یا وٕنکٮ۪ن چھ لیبَر ویبَر تہٕ لاگَان تمہِ آیہِ تِمن چھِ آسَان تِتھۍ اصل ٹٗولٕز یِمو سۭتۍ واریاہ آسٲنی سان چھُ دانہِ یِوان یہِ لوننہٕ یا دانہِ توٚمُل اوس آسان چھۄمبُن توٚملَس ٲسۍ کَران کٲم ڈرٛمَن پیٹھ ٲسۍ ٹاس ٹاس دِوان تَتھ گاسَس تہٕ توٚمُل اوس نیران نیٚبَر تہٕ یا پَتہٕ ٲسۍ کَنزَن مَنٛزٕ یا تِمَن مِشیٖنن پیٹھ گَژھان تہٕ وٕنکٮ۪ن چھ بَدَل مِشیٖن تِمو سۭتۍ چھِ یِوَان اصل پٲٹھۍ صاف شِفاف توٚمُل چھُ نیران کَنہٕ آسہِ گَگَر میٚنگٕنۍ آسہِ بیٚیہِ کینٛہہ آسہِ سورُے چھُ گَژھان اَلَگ پٲٹھۍ اَلَگ تَتھ سۭتۍ تَتہِ چھُ روزان خٲلی صاف توٚملٕے یوت یِم چیٖز آیہِ ٹیٚکنالجی سۭتۍ یا اَگَر أسۍ وٕچھَان چھِ برٛونٛٹھ ٲس گَژھان کٲم سٔت اوس بَناوُن آسن گرٛٹہٕ ٲسۍ آسَان گرٛٹَن پیٹھ ٲسۍ نِوان توٚمُل پَتہٕ ٲسۍ پِشَن مَکٲے ٲسۍ نِوَان گرٛٹَس پیٹھ آبَس پیٹھ اوس سُہ چَلان وٕنکٮ۪ن چھُ سورُے اِلیٚکٹرانِکٕس قٕصہٕ سورُے پاوَر سِسٹَم پاورَس پیٹھ سورُے مَسال چھِ وٕنکٮ۪ن بَناوان برٛونٛٹھ ٲسۍ مَرژٕوانٛگَن کَران کٲم ژٮ۪ٹان کَنٛزَس تہٕ آز چھُ مِشیٖنن مَنٛز کَڑان سورُے کینٛہہ یا مِکسَر چھِ یوٗز کَرَان تہٕ باقٕے یِم چیٖز چھِ أسۍ وٕچھو گُپنَن خٲطرٕ ٲسۍ آسان گُپنن گانَس مَنٛز ٲسۍ تھاوان گُہہ اوس آسان سُہ تِہُنٛد سُہ مَطلَب سُہ آب واب یہِ تَتہِ نیرِہا سٲرسٕے کِچَڈ ٲس سۄ کھَسان یتھ مَنٛز گانَس مَنٛز وٕنکٮ۪ن چھِ میٹ ہی آسان مَطلَب گاوَن خٲطرٕ صاف شِفاف چھ آسان سورُے یا ڈیری مَطلَب یِم فارمٕز چھِ آسان تِمَن خٲطرٕ چھِ یِوان اَلَگ چیٖز یا تیٖر چھِ آسَان تیٖرَن خٲطرٕ چھِ گَژھَان کٲم تِم مینٛگن أسۍ کَڑٕنۍ پیٚوان یِتھے پٲٹھۍ وٕنکٮ۪ن چھِ بَناوان تِمَن خٲطرٕ اَلَگ اصل پٲٹھۍ بیٚڈ چھِ بَناوان تہٕ یتھ مَنٛز اصل پٲٹھۍ صاف شِفاف تیٖر چھِ روزَان یا میٚنٛگن ویٚنٛگن چھِ اَلَگ گَژھان سورُے کینٛہہ تہٕ یہِ دۄد وۄد ٲسۍ تھاوان دۄد گاو ٲس چاوان اَتھو سۭتۍ وٕنکٮ۪ن چھِ یہِ ییٚمِس اکھ اکھ گاو آسہِ گَرِ تِم چھِ یوٗجؤلی اَتھَو سۭتی چاوان مَگَر ییٚمِس وۄنۍ واریاہ گٲوٕ فارَم وارم آسہِ کینٛہہ تِم چھِ سۄ مِشیٖن انان تمہِ سۭتۍ چاوان گاوٕ دۄدَس چھِ یِوان مَطلَب واریاہ زیادٕ مَطلَب اصل پٲٹھۍ یہِ کَرنہٕ واریاہ رٕتۍ چی چیٖز چھِ یِوان بَناونہٕ اصل اصل پٲٹھۍ یا سُہ چھُ یِوان اصل پٲٹھۍ بَناو یہِ سَمبٲلِتھ تھاونہٕ یا ژامَن بَناونہٕ خٲطرٕ چھِ وٕنکٮ۪ن اَلَگ اَلَگ طریق چھِ گوٚو ٹیٚکنالجی سۭتۍ آیہِ واریاہ زیادٕ چینٛج یِمَن یِمَن چیٖزَن مَنٛز تہٕ اَگَر أسۍ وٕچھو امہِ سۭتۍ بَنے واریاہ زیادٕ زِندگی آسان تِکیازِ واریاہ سَکھ مُشکِلات ٲسۍ یِوان برٛونٛٹھ پھارمِنٛگ مَنٛز ٲس یِوان تیٖژ پرابلِم ٲسۍ گَژھان کَمبَر ٲسۍ رَٹان پَتہٕ دود اوس کَران یِمو سۭتۍ کھَنَان سۭتۍ ژُڑ وُڑ دِنہٕ سۭتۍ گاسہٕ لوننہٕ سۭتۍ تہٕ وٕنکٮ۪ن چھُ واریاہ زیادٕ مَطلَب صحت چھُ بَچَن لُکَن ہُنٛد یِمو چیٖزو سۭتۍ کیازِ ٹیٚکنالجی سۭتۍ آیہِ واریاہ سہوٗلیَت گَرَن مَنٛز چھِ ٹیٚکنالجی یوٗز گَژھان تمہِ سۭتۍ آو واریاہ زیادٕ سہوٗلیت تہٕ یتھ فارمِنٛگ فِشِنٛگ یا ایٚنمل ہَسبَنٛڈری ڈیری پروڈَکٹٕس ایٚگرِکَلچَر یِمَن چیٖزَن مَنٛز آیہ واریاہ زیادٕ چینٛج تہٕ واریاہ آسان بَنے زِنٛدگی